اَسَلامُ علَیکُم ہاں اِشرَت چھَکھا کَتھ کران ہاں اِشرَت مےٚ ٲسۍ ژےٚ سٍتۍ کَتھ اَکھ کَرٕنۍ اَسہِ چھِ پَژِھؠن پانٛژَن شؠن یُن تہٕ چانؠن نَظرَن منٛز کُس چھُ اَصٕل سارِِوٕے کھۅتہٕ اَصٕل رِیسٹورَنٛٹ مےٚ اوس تھوڑا سامان تَتہِ اَنُن مےٚ چھُ تَتہِ کیٚنٛہہ کھؠنہٕ چیٖز اَنٕنۍ رٔنِتھ کیٚنٛہہ سِیُن اَنُن اَسہِ اوس پانٛژَن پَژِھؠن چھُ یُن